یِم ییٚتہِ مذہبی تِم جایہِ چھِ ییٚتہِ کیٚنٛہہ تِمہٕ جایہِ یمہٕ مذہبی اَکھ پاکھ جایہِ چھِ یِوان ماننہٕ ییٚتھۍ سانہِ کٔشیٖرِ منٛز چھِ ییٚتہِ چھِ زیادٕ مُسلمانٕے روزان مُسلمامن مُسلمانَن ہِنٛدۍ یِم مذہبی یِم کیٚنہہ تِم جایہِ چھےٚ اَستانہِ عالِیا چھِ یُس ییٚتہِ پاکھ اَکھ مُقدَس جاے چھِ یِوان مانٛنہٕ ییٚتہِ چھِ گۄڈٕنٮ۪تھ اَکھ اَستان یُس بابا ریٖشی اَستان چھُ یُس اَستان چھِ تور چھِ یِوان لُکھ دوٗرِمیو دوٗرِمیو جایو پٮ۪ٹھ یِوان تور بابا ریٖشی اَستان یِم چھِ آسان یِم بابا ریٖشی یُس با با ریٖشی یُس اَستان چھُ سُہ چھُ اوسمُت اَکھ رُحٲنی شخص اَکھ اوسمُت اَکھ اَکھ یُس تہٕ تور چھِ یِوان لُکھ واریِہو جایو پٮ۪ٹھ چھِ یِوان بابا ریٖشی لُکھ تہٕ کٲنٛسہِ آسان پنُن نظرِ نِیاز کہِ سُہ تھاوان تَتہِ بابا ریشی اَساتنس منٛز پنُن نظرِ نِیاز مےٚ گژھِ یہِ نظرِ نِیاز نیرُن کٲنسہِ پنُن حاجات آسان مقصد آسان کہِ سُہ تھاوان نِیاز کہِ بابا ریٖشی اَستانَس پٮ۪ٹھ تہٕ پنُن ہا یہِ یہِ تٔمِس کِیٚنٛہہ نظرِ نِیاز چھِ آسان سُہ چھُ پتہٕ تَتہِ ترٛاوان نیران تہِ چھُ واریاہن لُکن ہُنٛد مُراد چھُ تَتھ پٮ۪ٹھ واریاہ تہٕ تٕم چھِ تور واتان تٔہَر نِوان تور کَٹھ بٲگراوان تَتہِ خۄداے سٕنٛدۍ وَتہِ منٛز دِوان واریاہ ییٚمِس یہِ پانَس یہِ چھُ یِوان سُہ چھُ دِوان خۄداے سٕنٛدۍ وَتہِ منٛزَن تَتہِ بابا ریٖشی اَستانَس پٮ۪ٹھ تہٕ واریاہن جاین لُکھ بیٚیہِ چھِ أسۍ تور یِوان اَمہِ موٗجوٗبَن یِم بچہِ چھِ آسان زایہِ بچہِ پتہٕ چھُ آسان یِمن یہِ زَرٕ کاسنہِ تَمہِ خٲطرٕ تہِ چھُ یِوان اور واریاہن جایَن پٮ۪ٹھ لُکھ اَتھ زَرٕ کاسنہٕ خٲطر تہٕ اَتہِ چھِ پَتہٕ تِم پنٛنٮ۪ن بَچن زَرٕ کاسان تِکیٛازِ یِمو چھِ آسان بَچن ہِنٛدۍ یِم زَرٕ یہِ گۄڈٕنیُک یُس یہِ بچہٕ چھُ یِمن زٮ۪وان یا پَننٕۍ یِم شُرۍ چھِکھ زٮ۪وان یِمو چھُ آسان یِم زَرٕ آسان تھایمَژٕ یِمو پنٛنہِ اَمہِ سۭتۍ چھِ آسان یِم زَرِ چھِ آسان یِمو تھایِمَژٕ بَچَن شوقہِ سۭتھۍ اَہہِ تاکہِ یہِ چھِ یِژھ اَصٕل جاے چھِ اَکھ مُقدَس جاے چھےٚ یہِ اَمہِ موٗجوٗب چھِ آسان یِمو تھایمَژَن بَچن اَتہِ زَرٕ تہٕ اَمہِ پتہٕ چھِ اَمہِ اور چھِ یِوان بیٚیہِ اَکہِ چیٖزٕ موٗجوٗب تہِ پَنُن یہِ کہِ یِمہٕ یِم اَتِکۍ مٔریٖد یا یِم چھِ یِوان پَنُن مُراد ہٮ۪تھ خاص کر اور چھِ یِم ہَسا یِم یِم ہَسا یِم تٕمہٕ زَنہِ چھِ واتان اور یِمَن بِچارٮ۪ن نہٕ اَولاد چھِ آسان کِہیٖنۍ تٕم اَولاد سٕنٛدۍ باپتھ چھِ تِم کوٚت تہِ کوٚت تہِ واتان اَتہِ چھِ اللہ تعلیٰ ہن یہِ شرط تہِ تھوٚمُت اگر تُہۍ اور گٔژھِو تہٕ اَتھ چھِ دامبُر بابا ریٖشی اَستانَس پٮ۪ٹھ تَتھ چھِ سَتھ گگ آسان تَتھ دامبرِس سُہ دامبُر چھُ لِوُن تہٕ ییٚمِس یُس یہِ لِیہِ تٔمِس چھِ اللہ تعلیٰ اَولاد سٕنٛز نعمت دِوان رحمت دِوان اللہ تعلیٰ یہِ چھُ اَتھ اَتھ شرف اَتھ اَستانس بابا ریٖشی اَستانَس چھُ یہِ شرف کہِ زِ اَگر نہٕ کٲنٛسہِ اَولاد چھِ بَچہِ چھِ ییٚکیٛاہ سُہ یِیِنۍ اور سۄ زٔنۍ اور سۄ یہِ لِیِنۍ اَتہِ دامبُر تٔمس دی اللہ تعلیٰ بچہِ تہٕ یہِ تہِ چھِ اَکھ اَکھ شَرف اَتھ اَستانَس تہٕ واریاہ چھِ یِوان اور تِم زَنہِ یِمَن نہٕ بچہِ چھِ آسان کِہیٖنۍ اَولاد چھُ آسان کِہیٖنۍ تِم چھِ واتان بابا ریٖشی اَستانَس پٮ۪ٹھ اَتہِ چھِ تِم لِوان اَتھ دامبرِس چھِ اَتہِ تِم لِوان تہٕ تَمہِ پتہٕ چھِ یِم اللہ تعلیٰ واریاہن درٛاو پنُن حاجات واریاہن آیہِ اور تہٕ اَتہِ چھُ نیران تہِ چھےٚ اَتہِ اُمید پَنٕنۍ یہِ چھےٚ پَننٕۍ اعتِقاد آسان تہٕ واریاہن سوٗزۍ تہِ اللہ تعلیٰ ہن بچہِ یہِ چھِ اَکھ بابا ریٖشی اَکھ مشہوٗر جاے اَکھ اَکھ اَستانۍ اَکھ اَکھ پاکھ تہٕ مُقَدس جاے یُس اور یِوان چھُ پننٕۍ حاجات ہٮ۪تھ تٔمِس چھُ سُہ نیران خۄدایہِ سٕنٛدۍ فضلہٕ سۭتھۍ اَتھ پاک جایہِ چھِ تِم پنٛنِس خۄدایس کُن منٛگان پنٛنہٕ حاجات تِمَن تہِ چھُ نیران اَمہِ بغٲر چھِ واریاہ اَستان چھِ اَمہِ بغٲر حظ مٔدیٖن صابُن اَستان چھُ یَتھ ونان چھِ میٖر شمس الدیٖن عراقی سُنٛد اَکھ جاے چھِ ییٚتہِ یہِ چھِ شہرس منٛز تٔمۍ سنٛد اَکھ اَستانہِ عالِیا چھُ تہٕ واریاہ اَمہِ بغٲر تہِ چھُ واریاہ ییٚتہِ اِسلٲمی جایہِ یِمن لوٗکہ تور پَننٕۍ حاجات نظرِ نِیاز ہٮ۪تھ چھِ تور واتان